نا أسۍ چھِ پرٛیٚشَر کُکرٕے اِستعمال کَران کیٛازِکہِ اَتھ چھُ تَتھ منٛز چھِ گیس گژھان کَم استعمال تِکیٛازِ تَتھ چھُ سیٖٹی لَگان سِنِس چھُ جلدی جلدی پاکھ لَگان تہ سُہ چھِ گژھان مَزٕ مےٚ باسان ہُتھ کٔنۍ ڈَکَن مطلب ہُتھ کٔنۍ لَگٲیِتھ تیٚلہِ چھِنہٕ تیوٗتاہ سِنِس گژھان مَزٕ کینٛہہ پرٛیٚشَر کُکرَسٕے منٛز چھِ سِنِس گژھان واریاہ زیادٕ مَزٕ